ہٮ۪لو اَسَلام علیکُم اَہن حظ تُہۍ کٔم حظ چھِو اَچھا اَچھا ٹھیٖک أسۍ کِتھ کٔنۍ ہٮ۪کو تُہۍ مدد کٔرِتھ اَچھا ٹھیٖک ٹھیٖک تُہۍ کیٛاہ تُہۍ کیٛاہ فنٛگشن چھُو مطلب تُہۍ کیٛاہ اَچھا ٹھیٖک ٹھیٖک ادٕ تۄہہ کر چھُو یہِ مطلب تُہۍ کیٛاہ مطلب تُہۍ کیٛاہ سٔروِسِس چھِ کَرٕنۍ اَسہِ چھِ کَران سورُے مہندی تہِ چھِ أسۍ لاگان مٲنٛزۍ تہِ چھِ لاگان اگر تۄہہِ مطلب اَسہِ چھِ واریاہ ڈِزایِن ڈرسن ہِنٛدۍ تہِ چھِ اَسہِ واریاہ یُس تُہۍ خۄش کَریو مطلب اَسہِ چھِ واریاہ مےٚ تحت اَسہِ چھُ وارِیاہ تحت یِمہٕ کورِ وورِ تِم چھِ تِم تۄہہِ گۄڈے ڈِزایِن بَہ نَیہِ نَیہِ ڈِزاینہٕ ہانو تۄہہِ تِم یا أسۍ چھِ میٚکپ چھِ پیی پتہٕ میٚکپ تہِ چھِ أسۍ کرناوان مطلب اگر تُہۍ مہرِنۍ چھِو تہِ مطلب تۄہہِ کر چھُو خانٛدر اَچھا ٹھیٖک ٹھیٖک گوٚو مطلب وٕنۍ چھِ کمٕے

اَچھا ٹھیٖک ٹھیٖک چَلو ٹھیٖک چھُ اِنشااللہ مطلب یہِ تۄہہِ خۄش کَریو اگر تُہۍ مطلب تُہۍ چھُو کیٚنٛہہ ڈرٮ۪س أسۍ چھِ کَران اَسہِ چھُ ییٚتہِ ٹیٚلر تہِ چھِ مےٚ رٔٹمٕژ ییٚتٮ۪ن ٹیٚلر تہِ چھُ مےٚ روٚٹمُٹ تہٕ ٹیٚلر سۄ چھِ اکھ کوٗر تہِ تہٕ لڑکہٕ تہِ چھُ مےٚ مطلب روٚٹمُت تہِ مطلب اگر تۄہہِ گژھِو یہِ مطلب یِتھ کٔنۍ تُہۍ خۄش کَریو اَسہِ چھُ وارِیاہ ڈِزاینٕس پٮ۪ٹٲرنٕس تھٲمِتۍ مطلب شلوار حظ وہ یہِ مطلب اگر تۄہہِ ڈُپٹس تہِ آسیو کَرُن سُہ یا میٚکپ مہندی سورُے چھِ أسۍ فراہِم کران بس تُہۍ تۄہہِ چھُو آنلایَن بُکِنٛگ کَرٕنۍ مٮ۪نِکیور ادٕ کیٚنٛہہ چھُنہٕ تُہۍ کٔرۍ زیو تُہۍ کٔرِو آنلایَن بُکِنٛگ أسۍ دِمو تُہۍ فُل پراسٮ۪س تۄہہِ واتیو بیٚیہِ آز چھِ أسۍ ہوم مطلب گری سٔروِس پرٛووایڈ کَران مٮ۪نِکیور پٮ۪ڈِکیور چھِ أسۍ ہٮ۪کان گَرِ تہِ کٔرِ تۄہہِ مطلب سون اکھ مطلب سون اکھ نفر سوزو أسۍ تُہۍ سُہ چھِ مطلب لیٚڈی لیٚڈیٖز چھےٚ سۄ مطلب تُہۍ ما ؤنِو کہِ أسۍ چھِنہٕ مطلب یہِ چھُ گۄنہٕے اگر مردس نِش کرناوو یِم چیٖز اگر أسۍ أسۍ أسۍ اَنو تُہۍ لٮ۪ڈیی گرٕ تہِ سۄے کریو تُہۍ پتہٕ سُہ میٚکپ وغیرہ چھِ حظ ٹھیٖک مطلب پیٚڈِکیور مٮ۪نِکیور پیٚڈٕکیور کریو سۄ سورُے فیٚشل ہیٚکِو تُہۍ اگر تُہۍ پٕنٛژٕ سٮ۪پٹمبر چھُو خانٛدر تُہۍ چھُ تیٚلہِ مےٚ باسان دَہ دۄہ برونٹھ مطلب اکھ فیٚشل کَرُن مطلب ییٚمہِ سۭتۍ تُہۍ تھوڑا یہِ گژھیو بہٕ کَرو تُہۍ واٹٕساپ تُہۍ کٔرِو آنلایَن بُکِنٛگ بہٕ سوزو تُہۍ لِنٛک چلو ٹھیٖک چھا حظ چلو بِہِو خۄایس حوال